کٲشِر زبان یۄس چھِ یہِ چھِ اکھ اَتھ دَپان چھِ یہِ چھِ گٔمٕژ پٲدٕ اکھ اِنڈو آرین لینگویج پٮ۪ٹھ کٲشِر زَبان یۄس چھِ یہِ چھِ واریاہن لینگویجن ہُند واریاہن زَبانن ہُند مِکٕسچر زِ یِتھ کٔنۍ زَن زیادٕ چھِ اَتھ منٛز آمُت وٕچھنہٕ آمُت اَربی تہٕ پٔرشیٚن یۄس کٲشِر زَبان چھِ یِتھ کٲشِر زبان چھِ زیادٕ کٲشِر لُکھ وَنان یعنے کہِ یِم کٔشیٖرِ منٛز چھِ روزان جموں کَشمیٖر رِیاست یۄس چھِ اَمہِ کہِ لُکھ چھِ وَنان کٲشرٮ۪ن مگر یُس اَتھ جیمُک حِصہٕ چھُ سُہ چھُنہٕ کٲشُر وَنان کیٚنٛہہ مَگر یِم کٔشیٖر ہِندۍ چھِ تِم چھِ وَنان تِم چھِ کٲشُر وَنان تہٕ یِم کٲشُر چھِ وَنان کٲشُر زَبان چھِ وَنان تِمن چھِ وَنان کٲشِر یہِ چھِ یِمن لینگویج بوٗڈو تہٕ بنگالی کیٚنٛہہ کانہہ کانہہ چیٖز چھُ یِمن یِمن سۭتی رَلان تِکیازِ کٲشِر زَبان یۄس چھِ یہِ چھِ رَلہٕ مِلہٕ واریاہن زَبانن ہِنز اکھ زَبان بَنے مٕژ تہٕ یہِ چھِ کٲشرین پَنٕنۍ اکھ مادٕر مادری زَبان پَنٕنۍ زَبان کٲشِر زَبان یُس چھِ یہِ چھِ اَتھ چھُ لٮ۪کھنُک طریٖقہٕ اَلگ پَنُن اکھ طریٖقہٕ الگ پَرنُک طریٖقہٕ اَلگ گریمر چھُس الگ تہٕ کٲشِر زَبان منٛز چھِ بَڑیو بَڑیو شٲعرو پَنٕنۍ شٲعری کٔرمٕژ تہٕ یُس زَن کٔشیٖر منٛز ساروی کھۄتہٕ بوٚڑ شٲعر چھُ ماننہٕ یِوان سُہ چھُ یِوان ماننہٕ شیخ و العالم تٕہنز شرُکۍ حبہٕ خٲتوٗن تہٕ تہٕندۍ واکھ یِم زَن سٲری یَتھ کٲشرِ زَبانہِ منٛز چھِ ؤنمٕتۍ کٲشِر زَبان سۭتۍ چھِ کٲشِر لُکھ یِوان پوٗرٕ دُنیاہَس منٛز پَرزٕناونہٕ تِکیازِ یہِ چھِ اکھ ساروی کھۄت مُختٔلِف زَبان یَتھ بیٚیہِ خاص کُنہِ زَبٲنۍ سۭتۍ تِتھۍ کٔنۍ تہِ رَلان کیٚنٛہہ چھ اَتھ منٛز واریاہن زَبانن ہُند تھوڑا تھوڑا مَگر رَلان چھنہٕ یہِ کُنہِ تہِ زَبٲنۍ سۭتۍ بِلکُل تہِ کِہینۍ باقین لُکن چھ باسان کٲشِر زَبان واریاہ مُشکِل یِتھ کٔنۍ بَنگٲلۍ زَبان چھِ اَگر کٲشُر نیبر گژھِ سُہ ہٮ۪چھِ بَنگٲلۍ دَہن دۄہن منٛز مَگر اَگر بنگالی کٲشرِ تٔمِس چھنہٕ کٲشُر تَگان رٮ۪تہٕ وادن فِکرے کٲشِر زَبان چھِ سخ سَخ لٮ۪کھٕنۍ تہِ تہٕ سَمجِن تہِ یہِ چھِ اکھ مُشکِل زَبان مَگر یُس یہِ کٲشِر چھِ پانہٕ تہِ یِم کٲشِر أزکہِ زَمانٕکۍ کٲشِر چھِ یِمن چھُنہٕ پانَس اَصلی یُس اصلی کٲشُر چھُ سُہ چھُنہٕ تِمن پانَس تہِ تَگان أزکین شُرین وَنُن کیٚنٛہہ